ہے وستہٕ ماجٕد اَسہِ کوٗتاہ ٹایِم لَگہِ وٕنہِ ویرناگ تام وۄنۍ چھِ أسۍ ونپوٗ ونپوٗہٕے فٔسِتھ مےٚ باسان اَسہِ لگن زٕ گنٛٹہٕ زٕ گنٛٹہٕ گوٚو وارِیاہ مےٚ چھُ تَتہِ أکِس أہم نفرس سمکھُن سُہ ہیٚکہِ نہٕ یوٗتاہ پیٲرِتھ کیٚنٛہہ یپٲرۍ چھُ یپٲرۍ چھِ دَپان دٮ۪لہٕ گام چھُ قٔدٕل پیوٚمُت یِمن چھِ پٮ۪ون گاڑٮ۪ن ڈٮ۪ورشن کِنۍ تَرُن چھُنَہ سہلا أسۍ کَرو کٲم أسۍ نیرو السِٹاپ کِنۍ تَتہِ رَلو أسۍ برابر نیٚشنل ہاے ویٚیس پٮ۪ٹھ نیٚشنل ہاے ویٚیس پٮ۪ٹھ یُتھٕے رَلو أسۍ واتو برابر قٲضگُنڈ کمان پوسٹس پٮ۪ٹھ تَتہِ نیرو أسۍ برابر ہِلڈ شاہ باد گامہٕ مٔنٛزۍ تہٕ واتو ویر ناگ اکھ بچہِ ٹایِم تہٕ بیٚیہِ دِمہوے ژےٚ رۄپیہِ ہَتھ علاو مۄکلو ٹٮ۪نٛشنٕے تُلسَہ